أسۍ ییٚلہِ گرِ کانٛہہ فصٕل چھِ وۄپداوان کانٛہہ تہِ چیٖز اَسہِ چھُ پیٚوان خاص خیال تھاوُن اَتھ مہ چھُ مُہر لوگمُت اَتھ مہ چھےٚ سیٚیہِ پیٚمٕژ اَتھ مہ چھُ بیٚیہِ کیٚنٛہہ پیوٚمُت اَسہِ چھُ پیٚوان تَتھ سۭتۍ سۭتی دوہ کرُن زہریٖلہٕ پیٚوان کرُن یا بیٚیہِ کیٚنٛہہ مطلب اَسہِ چھِ پیٚوان کھاد تراوٕنۍ کچھِ کرُن سۭتۍ سۭتۍ تِکیٚازِ ییٚلہِ زیادٕ فصلَس منٛز گاسہٕ چھُ یِوان تَتھ چھُ گژھان گَنیٚر تَتھ منٛز چھُ ہٮ۪کان کیٚمۍ تہِ پیٚتھ اَسہِ چھُ اَوے صفٲیی آسان کَرٕنۍ تَتھ کَچھ وچھ آسان نیبر کرُن دوا آسان کرُن کھاد آسان تراوٕنۍ یا بیٚیہِ کیٚنٛہہ